اسلام علیکُم آ شِکارہ پٮ۪ٹھ چھِوٕ تُہۍ کال کران اچھا ٹھیٖک اَسہِ اوس چار چِنار گژھُن آ اَچھا اَچھ آ اَسہِ اوس چار چِنار تام گژھُن آ شِکاراہَس منٛز اۭں فلحال چھَس بہٕ کُنی زٔنۍ اۭں ہاں ناو طوٗفان نہ مےٚ کیٛاہ مارکیٹَس سۭتۍ مےٚ چھُ تۄہہِ سۭتۍ مطلَب اۭں نَو شَتھ گوٚو واریاہ نہ نہ پانٛژھ ہَتھ کٔرِو پانٛژھ ہَتَس پٮ۪ٹھ نہ نہ بہٕ ہٮ۪کہٕ نہٕ تیٚلہِ یِتھ کیٚنٛہہ مےٚ کٔرِو پانٛژھ ہَتھ پانٛژَن ہَتَن پٮ۪ٹھے گژھن دَہ بہٕ کُنی زَنہِ چھُ شٮ۪ن ہتَن پٮ۪ٹھ اچھا ٹھیٖک چلو ٹھیٖک پٔکِو